أسۍ چھِ أکِس گامَس مَنٛز روزان یَتھ نٔزدیٖک اَکھ ہَسپَتال چھُ یَتھ مَنٛز نہٕ کانٛہہ تہِ صَفٲئی یَتھ مَنٛز نہٕ یِم ڈاکٹَر چھِ نہٕ کانٛہہ تہِ پَرواہ کَران أکِس پیشنٛٹ سٕنٛز یُتھ وا یُس واریاہ زیادٕ سیٖرِیَس چھُ آسان تِکیٛازِ یِم چھِ نہٕ یِم چھِ نہٕ کانٛہہ تہِ پَرواے یِمَن کَران یِم چھِ صِرِف پۅنٛسہٕ پۅنٛسَن پَتہٕ آسان پیشنٛٹَن ہٕنٛدٮ۪ن جانَن نہٕ کیٚنٛہہ تِکیٛاز اَتہِ چھِ واراہ زِیادٕ تِم پیشنٛٹ تہِ یِوان یِم واریاہ زِیادٕ سیٖریَس چھِ آسان تِم بیٚمار تہِ یِوان یِمَن علاجُک واریاہ زِیادٕ ضروٗرَت چھُ آسان یِم چھِ نہٕ یِم چھِ یِم چھِ نہٕ یِمَن سَنان تہِ کِہیٖنٛۍ یِم چھِ یِمَن دَوا دِوان کُنہِ ساتہٕ ییٚمہِ سۭتۍ نہٕ یِمَن کِہیٖنٛۍ چھُ گَژھان سُہ عَلاج کَران ییٚمہِ سۭتۍ نہٕ یِمَن کانٛہہ تہِ فرَق پٮ۪وان چھُ یِمَن مَنٛز کانٛہہ تہِ فرَق یِوان چھِ پَتہٕ چھِ یِم یِم چھِ أنۍ کھٔلی پیشَنٹَن وُچھان تہٕ ریفَر کَران بیٚیِس ہاسپِٹَلَس مَنٛز یُس زَن واراہ زِیادٕ جان لیٚواہ چھُ أکِس پیشنٛٹ سیٖریَس پیشنٛٹہٕ سُنٛد تِکیٛازِ تَمہِ سۭتۍ ہیٚکہِ تٔمِس پیشنٛٹَس موتھ گٔژھِتھ تہٕ یِم چھِ یِم چھِ نہٕ اَگَر باقٕے سِٹی یَن مَنٛز أسی وُچھو تَتہِ چھِ واراہ زیادٕ اَصٕل ہَسپَتال یِمَن مَنٛز واراہ زِیادٕ کِیر چھِ کَران یِم ڈاکٹَر أکِس پیشنٛٹ ہَر کٲنٛسہِ پیشنٛٹس پیشنٛٹس سۭتۍ اَصٕل سَلوٗک یِوان اَصٕل سَلوٗک سٕتۍ پیش یِوان تَتھ مَنٛز چھِ واراہ زِیادٕ صَفٲئی آسان تِمہٕ چھِ أکِس بیمارَس یِتھٕ پٲٹھۍ یِتھٕ پٲٹھۍ پرِٕٛژھان کَران علاج کَران زَن تہِ چھُکھ آسان پَنٕنہِ گَریُک بٲژ سُہ چھُ واراہ زِیادٕ تِم چھِ واراہ زِیادٕ اَصٕل ہَسپَتال آسان ییٚمہِ سۭتۍ زَن أکِس پیشَنٹَس فرق واراہ تِہٕنٛدِ دَوا سۭتۍ تِہٕنٛدِ علاج سۭتۍ یِم زَن أکِس پیشَنٹَس واراہ زِیادٕ اَصٕل یَتھ مَنٛز فرَق یِوان تِم چھِ واراہ زیادٕ کالِفایِڈ تہٕ بہتَریٖن ڈاکٹَر آسان یِم سِٹی یَن مَنٛز چھِ آسان ییٚمہِ کِنۍ زَن ہر ییٚمہِ کِنۍ زَن ہَر کانٛہہ سُہ پیشنٛٹ چھُ یِمَن سِٹی یَن سِٹی ہَسپَٹلن مَنٛز گَژھنہٕ گَژھنہٕ خٲطرٕ تَیار گَژھان تِم چھِ واراہ زِیادٕ قٲبِل ڈاکٹَر تہٕ کَمپاوُنٛڈ تَتھ مَنٛز آسان